السلامُ علیکُم وَرحمتُہ اللہ تُہی چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ شُکُر حظ تُہۍ چھُو حظ مولوی صٲب سرفراز صٲب چھُو حظ مَکتب پٮ۪ٹھ تُہۍ چھُو حظ ٹھیٖک أسۍ حظ چھُو یِم اَسہِ گامٕکۍ ہٮ۪ڈ مٮ۪مبَر چھِ أسۍ حظ اسہِ حظ کَریو تۄہہِ ییٚمہِ باپتھ فون حظ اسہِ اوس یُس زَن یہِ یہِ چھُنہٕ حظ ژوٗر آز کَل حظ گژھان تُہۍ ؤنۍتو حظ مےٚ اَتھ ژوٗرِ کیٛاہ سبق چھُ اِسلامَن حظ دیُتمُت آچھا آچھا یہِ چھِ ییٚمہِ حساب ژوٗر آسہِ تَمی حساب مےٚ حظ اوترٕ اہَن حظ آ اچھا ٹھیٖک حظ ییٚتہِ حظ اوس ریٖسٮ۪نٛٹلی حظ أکِس اَکھ کورِ مول اوس تٔمِس حظ اوس سۄن جاداد واداد اوسُکھ اوٚنمُت کورٮ۪ن خٲطرٕ حظ تہٕ اَتہِ اوس تٔمِس ژوٗر حظ گٔمٕژ اَتھ یہِ سۄنَس وۄنَس سُہ چیٖزَن سُہ اوس مےٚ دَپان ژٕ کر یِتھ کٔٹھۍ حظ کَنفٲم مولوی صٲبَس نِش اَتھ کۭژاہ پٔنِشمٮ۪نٛٹ تہٕ کیٛاہ چھُ اَتھ لگان تہٕ یِمَن کَمہِ کَمہِ قٕسمُک پٔنِشمٮ۪نٛٹ چھِ آ اِسلام دِوان حظ اہَن حظ تِمَن حظ چھِ ونان شریعت اتھٕ ژٔٹۍزیو یہِ چھا قَبرِ منٛز تہِ چھُس سٮ۪ٹھاہ عزاب حظ دِنہٕ یِوان اہَن حظ آ اوسُم کَنفٲم کَرُن بیٚیہِ ؤنۍتو حظ مولوی صٲب یُس زَن آ آز چھُ کانٛہہ کانٛہہ حظ نَعوذ باللہ مِنَ ذالِکہ کانٛہہ تھٲڑ پاٹی یہِ ٲس دِوان سٲنِس قُرآن شریٖفَس سۭتۍ چَلینٛج کَران تِمَن کیٛاہ گُناہ حظ چھِ یِمَن تِمَن چھِ سٮ۪ٹھاہ گُناہ حظ کھَسان تِمَن کیٛاہ پٔنِشمٮ۪نٛٹ چھِ یِوان دِنہٕ حظ

اَچھا اِسلام نِش حظ بے دَخل گژھان اَچھا ٹھیٖک حظ گوٚو تۄہہِ حظ اوسمو مےٚ تۄہہِ فون کوٚرمُت حظ تُہۍ چھُ بِہِو حظ تُہۍ رۄبَس یِتُے حظ اوسُم کَنفٲم کَرُن ٹھیٖک چھا